اَسلامُ علیکُم تُہۍ چھُو حظ میٚڈِکل واڈَس اِنچارٕج اچھا ٹھیٖک یُس یہِ بٮ۪ڈ نمبر پانٛژَس پٮ۪ٹھ چھُنا پیشنٛٹ أمِس صوبیہ ناو چھُ تۄہہِ آسوٕ یادٕے آ تہٕ أمِس چھا وۄنۍ آز ڈِسچارٕج اَوا اَوا ہہ اچھا ٹھیٖک مےٚ دوٚپ اگر چھَس تہٕ تیٚلہِ مطلب ؤنۍتو اَسہِ أمِس کِتھ کٔنۍ چھُ اَسہِ دوا وَوا دیُن أمِس کیٛاہ چھِ پَرہیز تہٕ یہِ ؤنۍہِو اَسہِ تُہۍ أسۍ حظ چھِ کۄلگامہِ پٮ۪ٹھ اَوا اَوا اَہَن حظ اَہَن حظ

اَہَن حظ ڈایِٹ دیُن اَصٕل پٲٹھۍ اَہن حظ اَہن حظ کِہیٖنۍ تہِ اَہَن حظ ٹھیٖک حظ چھُ

کیٚنٛہہ ٹھیٖک حظ چھُ چلو شُکریہ تُلو بِہِیو خۄدایَس سوال اہَن حظ اِنشاء اللہ اچھا تُلِو بِہِو خۄدایَس سوال